کٲشِر زَبان چھِ اَکھ واریاہ زیادٕ اصٕل تہٕ میٖٹھ زَبان اَتھ منٛز چھِ ماے محبت تہٕ واریاہ واریاہ کینٛہہ اَکھ أکۍ سٕنٛز لاے آسٕنۍ کٲشِر زَبان یۄس اوترٕ تا چینج گٔیہِ پتہٕ پٮ۪ٹھ وٕنٮیُکھ تام یُس کٲشِر زَبان بَدلٕنۍ لٔج اَتھ چھُ ذِمہٕ وار خاص کر أسی پرانہِ کالہِ اوس پرٛٮ۪تھ کُنہِ جایہِ کٲشُر اوس گَژھان کَشیٖرِ منٛز اَصٕل پٲٹھۍ کَتھ سورُے کینٛہہ مَگر دۄہ کھۄتہٕ دۄہ یِم حظ یِم نٔے نٔے کَلچَر لٔگۍ اِنسان اَپناونہِ تہٕ نٔے نٔے زَبانہٕ تہِ لوگ بولنہِ تہٕ یُس پَنُن کٲشر زَبان ٲس یِمو دِیتُکھ اَتھ داوٕ کَم ییٚلہِ زَن کہِ امہِ سۭتۍ درٛایہِ یہِ نَتیٖجہِ کٲشر درٛاو نہٕ نٮ۪بَر کشیٖر یُس کَشیٖر ہنٛز زَبان ٲس سۄ روٗز تٔتی یِم باقٕے زَبان آسہٕ تِم چھِ یِوان دُنیاہَس منٛز کُنہِ تہِ جایہِ بولنہٕ ییٚلہِ زَن کہِ کشمیٖری چھِ نہٕ یِوان بولنہٕ بِکاز تَتھ چھِ ریٖزَن یِہے اسہِ بیٚہنو پانے کشمیٖری زَبان پَتھر اسہِ تھو نہٕ تمیُک سُہ ویلٮ۪و تیوٗت کِہیٖنۍ کشمیٖری زَبان بہیٚنٲو اسہِ اسی لٲج اَپناونہِ نٔے نٔے لینگویج یِم اورٕ یوان آسہِ چاہے اِنگلِش اوس اردوٗ اوس ہِندی کینٛہہ تہِ اوس تِم تِم لینگویج لٲگۍ اسہِ ؤنِتھ کُنہِ کشمیٖر یُس زَبان اسہِ ٲس کَشیٖر ہنٛز زَبان تَتھ کور اسہِ ویلٮ۪و کَم اسہِ لٔج نہٕ سُہ بولٕنۍ خَبَر پَتاہ چھا اَگر اسہِ آسہِ ہے پَنٕنۍ کٔشیٖرِ ہُند ہُس پننہِ کٔشیٖر ہِنٛز زَبان چھِ سو کَلچر چھُ ادٕ اگر سو بَرابر آسے تِتھ پٲٹھۍ تھومُت اسہِ آسہِ حظ تِتھ پٲٹھۍ تھومُت خَبر یہِ چھا پَتا مےٚ بی سٲنۍ کَشیٖر ہِنز زَبان یُس چھِ یہِ ما آسہِ ہا کُنہِ لیولہِ تام وٲژمٕژ امہِ سۭتۍ چھُ بوٚڈ بار ڈِفیکٹہٕ یہِ چیٖز تہِ بٔڑ بار اسہِ چھِ اَکھ نۄقصان اَکھ کہِ یُس اسہِ سٲنۍ نٔو نٔو جنریشن سٲنۍ نٔو پُے ای تَتھ چھِ یہِ نۄقصان زِ تِمن گژھِ نہٕ تِمن روزِ نہٕ اوکُن یہِ ہیٚس یہِ خیال کینٛہہ کہِ اسہِ کٮ۪مہِ کَلچر پٮ۪ٹھ چھِ تہٕ اسہِ کشیٖر زَبان سٲنۍ کیاہ چھِ ییٚلہِ زن کہِ اسہِ پانے لوگ اَپناوُن اِنگلِش اردوٗ یا کانٛہہ تہِ نو زَبان ییٚلہِ زَن کہِ اسہِ پنٕنۍ کٲشر زَبان ہنٛز یُس پننہِ کٔشیٖرِ یِم کَشمیٖری زَبان چھِ تَتھ دِژ نہٕ اسہِ پَنُن تیوٗت تاوٕ تَتھ دیُت نہٕ تیوٗت ریسپیکٹ اسہِ عزَت تِتھ پٲٹھۍ کینٛہہ سٲنۍ یِمو مَطلَب چھُ یُس سٲنۍ نٔو نٔو پُے یہِ تِم تہِ اَپناوان نہٕ سٲنۍ کَشمیٖری زَبان تِم تہِ رَٹن ہمنٕے یِم نہٕ یہِ چیٖز ییٚلہِ زَن کہِ تَتھ منٛز اسہِ یہِ نۄقصان درٛاو سٲنۍ زَبان روٗز تٔتۍ چی سۄ نَہ درٛاے نٮ۪بَر نَہ لٔج سانٮ۪ن شُرٮ۪ن پے یُس این واجن پُے آسہِ تِمن تہِ لَگہِ نہٕ پاے کینٛہہ یہِ أزکِس یُس نوٚو نوٚو کَلچَر اَپناونہٕ چھُ یِوان کُنہِ تہِ رنگہٕ چاہے پَلو آسن چاہے وۄتھُن بہُن ٲسِن چاہے زَبان ٲسِن ییٚلہِ زَن کہِ اَتھ منٛز چھِ یہِ باسان یُس کشیٖر ہُنٛد اَکھ پَنُن کَلچر اوس یُس کشیٖر ہِنٛز اَکھ پَنُن اَکھ سُہ حِساب اوس سُہ چھِ نہٕ آزٕ کُنہِ جایہِ نوٚن روزان سُہ چھِ نہٕ نوٚن گَژھان کیازِ کہِ آزٕ چھُ پرٛٮ۪تھ کُنہِ جایہِ مادرنایزیشن آمٕژ نیہِ نیہِ چیٖز چھِ کَران کیازِ کہِ یُس کَلچر سۭتۍ جنریشنہِ سۭتۍ یِم نٔے نٔے چیٖز آے تہٕ تم چیٖز چھِ آز کَل یِوان اَپناونہٕ تَتھ بَرعکس یِم باقٕے کَلچَر یِم باقٮ۪ن کَلچَرَن ہٕنٛز زَبان چھِ تِمن چھُ سُہ روتبہٕ سہ عٮ۪زَت بَرابر کیاز تِم چھِ تٔتھۍ لٮ۪ولہِ پٮ۪ٹھ یِوان تِتھے پٲٹھۍ بولنہٕ ییٚلہِ زَن کہِ سٲنۍ کَشمیٖری ہُنٛد یُس کٲشر زَبان سٲنۍ چھِ اَگر اسہِ تہِ اَتھ پَنُن سُہ رُتبہٕ آسہِ ہے تِتھ پٲٹھۍ تھومُت سٲنۍ زَبان تہِ آسہِ ہے کُنہِ جایہِ امہِ سۭتۍ چھُ اسہِ پانسٕے یہِ نۄقصان کہِ یۄس سٲنۍ نٔو پُے یہِ تہِ تِم تہِ وَنان نہٕ پَتہٕ کَشیٖرِ ہنٛز زَبان کینٛہہ تِم تہِ وَنان یِم باقٕے زِبانہٕ ییٚلہِ زن کہِ تمیُک یُس پَنُن اَکھ سۄ عٮ۪زت ژٔر وٮ۪لیو چھُ سُہ گووٚ امہِ کھۄتہٕ زامہٕ زیادٕ کَم